یُس ہَسا اٮ۪گرِکَلچَرُک سورٕس چھُ یَتھ مَنٛز سٲنۍ فارمٲرٕس یہِ ہَسا یہِ کیٛاہ چھِ یَتھ ونان آسان چھِ مُنسَلِک تہِ یِم چھِ پَنٕنۍ یہِ بیول وَوان دُنیِہُک یہِ ہَسا یہِ سورُے سورٕس ہَسا چھُ آسان اٮ۪گرِکَلچَرَس پٮ۪ٹھ مٮ۪گزِمَم سورٕس چھُ اَتھ مَنٛز اٮ۪گرِکَلچَرَس پٮ۪ٹھ آسان تہٕ اَتھ ہَسا چھِ اٮ۪گرِکَلچَر سورٕس یُس چھُ آسان پَتہٕ چھُ یہِ گرٛوٗس بوے یا زٔمیٖندار بوے وۄپداوان یہِ پَنٕنۍ سبزی چھِ وۄپداوان مگر أمِس ہَسا چھُ کَم فٲیدٕ مِلان اَتھ یوٚتام زَن سُسایڈُک کرنُک تعلُق چھُ یا خودکٔشی کرنُک تعلُق چھُ یِم ہَسا چھِ گَژھان کیٚنٛہہ کیٚنٛہہ چیٖز اَتھ مَنٛز دٲخٕل ییٚمہِ سۭتۍ یہِ سُسایِڈ کَرنٕچ مجبوٗر چھُ گَژھان مَثلاً یہِ چھُ کران اکھ چیٖز ییٚلہِ یہِ گۄڈٕنٮ۪تھٕے گورمٮ۪نٛٹَس نِش لون چھُ نِوان سَپوز أمۍ نیوٗ اَکھ لَچھ لون أمِس ہَسا چھُ اَتھ اِنٹرٛسٹ دیُن اکھ لچھ وُہ ساس گوٚو أمِس چھُ گۄڈٕ پَنٛنہِ خٲطرٕ کَماوُن پَتہٕ چھُس کماوُن بٮ۪نٛک کہِ خٲطرٕ گوٚو ییٚلہِ یہِ بٮ۪نٛک کہِ خٲطرٕ کماو پَتہٕ چھُ نَہ أمِس بٮ۪نٛک کہِ خٲطرٕ نی ہٮ۪کان کمٲیِتھ ہۄتھ مَنٛز ییٚلہِ نہٕ ڈِمانٛڈٕے روٗز تیٖژ تَمہِ نَہ چھُ پَتہٕ لون نَکھٕ نَہ چھُ أمِس روزان پانَس نِش کانٛہہ پونٛسہٕ ییٚمہِ سۭتۍ یہِ ییٚمِس نِش یہِ ڈِمانٛڈ ییٚلہِ أمِس آیہِ مگر تَتھ أمِس فُل سَپلَے مِلان یہِ پونٛسہٕ کوتاہ مِلہِ ہا أمِس سُہ چھُنہٕ أمِس مِلان پوٗرٕ پٲٹھۍ کیٚنٛہہ اَمہِ کِنۍ چھِ یہِ سُسایِڈ کرنہٕ گَژھنہٕ خٲطرٕ گَژھان مجبوٗر گورمٮ۪نٛٹَس پَزِ ییٚمہِ چیٖرُک سونٛچُن أسۍ ہَسا دِمو أمِس اگر یِم زَن میجَر کیٚنٛہہ یہِ ہَسا یہِ اِشوٗز چھِ أمِس خٲطرٕ أمِس ہَسا دِمو أسۍ وِدآوُٹ اِنٛٹرٛسٹ وِدآوُٹ اِنٛٹرٛسٹ دِمو أمِس قرضہٕ ییٚمہِ سۭتۍ سُہ أمۍ سٕنٛز زندگی بَنہِ مَطلَب یُس أمِس گورمٮ۪نٛٹَس نِش آو یہِ ہَسا یہِ فٲیدٕ یُس أمِس مِلہِ ہا سُہ آو أمِس سبزی مَنٛز أمۍ کوٚر سبزی کاشتہٕ أمۍ واتنٲو یہِ مارکٮ۪ٹَس مَنٛز یہِ ہیٚکہِ ہا یہِ آسٲنی سان یہِ قرضہٕ نَکھٕ وٲلِتھ اور وٕنۍکٮ۪س حظ چھِ یُس زَن وٕچھان چھِ یُس زَن اٮ۪گرِکَلچَرُک قۭمَت پرٛوڈَکشَن چھِ یہِ چھِ واریاہ اَصٕل مگر قۭمَت چھُ اَتھ واریاہ گرٛیٖستِس کَم گورمٮ۪نٛٹَس ہَسا پَزِ سونٛچُن یِم زَن گورمٮ۪نٛٹٕکۍ تھِنٛک ٹینٛک چھِ آسان گورمٮ۪نٛٹکٮ۪ن تھِنٛک ٹینٛکرَن اگر ہَسا ییٖتِس کالَس ییٚمہِ یہِ کَمو أمِس چھُ مِلان گَنٛڈَس زٕ رۄپیہِ کِلوٗہَس أمِس کیٛاہ بَچہِ بِچٲرِس أمِس چھُ آسان خوٗنَس تہٕ یہِ ہَسا یہِ پسیٖنَہ ہَس گوٚمُت کُنُے یہِ چھُ اَمہِ خٲطرٕ خودکُشی ہٮ۪کان کٔرِتھ زندگی چھےٚ زیادٕ بٔڑ کِن زیادٕ چھِ یہِ ہَسا یہِ سبزی بٔڑ سبزی خٲطرٕ چھُ یہِ پَنُن جان دِوان مَطلَب أمِس گٔژھنہٕ یِم چیٖز گَژھٕنۍ کیٚنٛہہ گورمٮ۪نٛٹَس تہِ پَزِ سیٖریَسلی اَتھ مَنٛز گَژھُن کہِ اکھ گرٛوٗس کِتھ کٔنۍ اگر یہِ سٲرسٕے دُنیاہَس چھُ فُل یہِ کَران سبزی پرٛوٚوایِڈ مگر یِہٕنٛدِ مان ژٕ سایکالجِکٔلی یا جسمٲنی روزنہٕ خٲطرٕ گورمٮ۪نٛٹَس پَزِ سونٛچُن ہے أسۍ ہَسا سونٛچو یتھ مُتعلقَن یہِ گرٛوٗس کِتھ کٲٹھۍ بَچہِ بِچور بیٚیہِ ہَسا دِمو أسۍ وٮ۪ل سیٖڈ دِمہوس دوایات دِموس اَصٕل ییٚمہِ کِنۍ یہِ اَتھ پٮ۪ٹھ یہِ ہَسا یہِ پوٗرٕ گُزار أکِس ییٚمِس بَنہِ ہا أمِس گرٛیٖستِس تہٕ مگر اَمہِ کِنۍ چھُ یہِ سُسایِڈ ہٮ۪کان اَمے چیٖز کٔرِتھ ییٚلہِ نہٕ أمِس نَہ ووٚتھ قرضہٕ نَکھٕ نَہ بَچوس پَنُن عَیال نَہ بَچییَس سوسایٹی یہِ چھُ ہٮ۪کان خودکٔشی کٔرِتھ خودکٔشی کَرنُک طریقہ چھُ أمِس وۄنۍ یِوان مۄکلاو وۄنۍ پان ییٚمی دُنیا نِش تہٕ مۄکلیو مگر یِم زَن نہٕ مَطلَب یُس زَن بٔڑۍ زَن یہِ ہَسا یہِ ہیوٗمَن رِسورسَن تحت چھُ یِوان بَڑٕ وایلیٹ چیٖز یوان مانٛنہٕ یہِ ہیٚکہِ نہٕ گوٚژھ نہٕ گَژھُن کیٚنٛہہ أمِس گوٚژھ مَطلَب یِتھ کٲٹھۍ أسۍ باقیَن چیٖزَن پٮ۪ٹھ چھِ أسۍ فوکَس کران اٮ۪جُکیشنَس پٮ۪ٹھ یَتھ پٮ۪ٹھ ہٮ۪لتھَس پٮ۪ٹھ یا فوجی رِسورسَز پٮ۪ٹھ أمِس پٮ۪ٹھ کیٛاہ سا گوٚژھ خاص فوکَس کیٛاز یہِ چھُ سارنٕے ٹۄنٛٹی فور اَوٲرٕس ژوٚوُہ گھنٛٹہٕ چھُ یہِ آسان أتۍ زمیٖندٲری مَنٛز یا مِشیٖنٔری گٔژھ آسٕنۍ أمِس اٮ۪وٮ۪لیبٕل تَمہِ آیہِ ییٚمہِ سۭتۍ أمِس آسٲنی سان یہِ مارکٮ۪ٹَس تام یہِ سبزی واتہ ہا یہِ ہیٚکہِ ہا پَنُن پان تہِ بَچٲیِتھ تہٕ خودکٔشی تہِ ہیٚکہِ ہا نہٕ کٔرِتھ کیٚنٛہہ